وعلیکُم سلام ورحمتہ اللہ شُکر حظ رۄبَس کُن تُہۍ چھُو حظ ٹھیٖک کَتہِ پٮ۪ٹھ چھُو جناب بَس کھلہٕ مُل آلَسٹینگ وَنان یَتھ اَہن حظ حضرَت ہٮ۪وان حظ چھِ تُہۍ کَتہِ پٮ۪ٹھ چھُو ہے أسۍ حظ یِمَے مٲنۍتو تُہۍ زیادٕ بٔڑۍ تِنہٕ کینٛہہ تہٕ لۄکٹی مٲنِو تُہۍ غریٖب آیے

حُکُم کٔرِو تۄہہِ کیٛاہ چھُ اَہن حظ اہَن ہ اہَن حظ مےٚ ؤنۍتو کَم گِلاس چھُو تۄہہِ حظ مِشِر اَہن حظ کیٛاہ دِژٕہاو مِشِریٚن کیٛاہ دِژٕہاو ریٹھا اورٕ اچھا کیٛاہ وَنان گولَس منٛز ڈَبَس ساڑ پانٛژھ ہَتھ وَنان ڈَبہٕ اچھا تُہۍ چھُو پانَے والان کنہٕ تِمے چھِ والان اچھا اچھا تۄہہِ کیٛازِ کٔنِو نہٕ اَسہِ حظ چھِ گژھان ریٹ یہِ زیادٕ پہنَتھ سُہ حظ چھِ صحیح مگر مارکیٹَس کُن چھُنا پٮ۪وان نظر کَرٕنۍ مےٚ باسان اگر تۄہہِ ساڑ پانٛژھ ہَتھ آیو پانٛژھ ہَتھ آیو تۄہہِ ٲسِو کٕنٕنۍ وٕنۍکٮ۪نَس چھَنہٕ سۄ ریٹٕے حظ وٕنۍکیٚنَس چھِ ریٹ کَم یَتھ چھِ کا یَتھ چھِ کالہٕ پَگاہ ریٹ حظ بَدلان مارکیٹ چھُ ڈاوُن گَژھان یَتھ چھِنہٕ وٕنۍکیٚنَس سُہ حسابہ کیٚنہہ یُس زَن برونٛہہ حساب اوس وٕنۍکیٚنَس چھُ مارکیٹ ڈَاوُن یہِ حظ چھُ پَنُن پَنُن سیٖزَن آسان یہِ حظ یہِ اوترٕ اوس ژوٗنٛٹھۍ سیٖزَن اوس اوترٕ ژوٗنٛٹھٮ۪ن اوس اَصٕل اَصٕل اَصٕل ریٹ ٲس اوترٕ ژوٗنٛٹھٮ۪ن پنُن پَنُن سیٖزَن اَہَن حظ یہِ چھُ مارکیٹ کَران ہورٕ کٲم مارکیٹَس پٮ۪ٹھ پٮ۪وان کَرُن ٹھیٚکہٕ دَر ہیٚکہِ نہٕ کٔرِتھ کِہیٖنۍ حظ مارکیٹ حِساب آسان کَرُن کیٛازِ یہِ مطلب اوترٕ اوترٕ اوس مارکیٹ ژوٗنٛٹھٮ۪ن ہُنٛد ہاے ریٹ ٲس اَصٕل ریٹ ٲسۍ لہذا آز چھُ گِلاسَن ہُنٛد مگر آز چھُ ریٹ ڈاوُن کیٛاہ کَرو یہِ چھِ مارکیٹ حِساب پٮ۪وان وُچھُن مارکیٹ کیُتھ کیٛاہ چھُ چَلان چھُ تَمی آیہِ بہٕ دِم تۄہہِ

بہٕ دِمہٕ تۄہہِ ژور ہَتھ رۄپیہِ ڈَبَس حظ تۄہہِ لَگ نا اَہَن حظ

تیٚلہِ دِمہٕ بہٕ تۄہہ ڈاے ہَتھ رۄپیٚہِ ڈَبَس مارکیٹ چھُنہٕ بُتھِ ڈاوُن بُتھِ ما چھِ چَلٲنی وٕنۍکینَس مالٕے چھُنہٕ نیران حظ چھُ وٕنۍکینَس مال سورُے دَمپ پٮ۪ٹھٕ چھُ گِلاس مال اَتھ چھُ پٮ۪وان واریاہ احتیات کَرُن یہِ چھُ خراب گژھان حظ یہِ چھُنہٕ نیران زیادٕ ٹایمَس کینٛہہ اَتھ چھُ پیوان واریاہ حِساب سان پَکُن کیٛازِ گِلاس چھُ سار ساری چیٖز ما اَمہِ کھۄتہٕ چھُ گِلاس ٲیِل یہِ چھُ دۄہ یہِ چھُ دۄہَن منٛز گَژھان خراب حظ یہِ ما چھِ دَرٲنی اَمہِ کِنۍ مۄخصر دِمو أسۍ تۄہہِ ترٛے ہَتھ رۄپیہِ ڈَبَس اگر تۄہہِ برابردی چھےٚ تۄہہِ چھا برابردی ترٛیٚن ہَتَن منٛز أسۍ والو پانَے بہٕ سوزکھ نَفر تیٚلہِ بہٕ والہٕ پانَے وٕچھ حظ تُہۍ وٕچھِو وٕچھ حظ تُہۍ وُچھِو موزوٗر موزوٗر چھِ ہٮ۪وان وٕنۍکٮ۪س سَتھ ٲٹھ شَتھ رۄپیہِ پَتہٕ دِتتھ چاے پَتہٕ دِتتھ تَمَے خرچہِ اوکے سَر اَدٕ حظ بِہِیُو رۄبَس سوال بِہِیُو